اکھ جنؤری زٕ ساس پانٛژھ کُنتٕرٛہ مارٕچ زٕ ساس تہٕ دہ اکوُہ مارٕچ کُنوُہ شیٚتھ تہٕ پانٛژھ نَمَتھ تٕرٛہ دَسمبر زٕ ساس تہٕ وُہ اکوُہ فرؤری زٕ ساس تہٕ نو